بہٕ چھُس پَنٕنۍ کمٲے پانے کران تہٕ یہِ ہسا یہِ ہفتس منٛز چھُس بہٕ پانٛژن دۄہَن کران کمٲیی تہٕ پتہٕ چھُ آسان زٕ دۄہ تِمن دۄن دۄہن چھُس بہٕ ٹریکس پٮ۪ٹھ گژھان تہٕ پننہِ کمٲیی پٮ۪ٹھ تہٕ گرِکٮ۪ن ہُنٛد سپوٹ تہِ چھُ آسان واریاہ تہٕ یہِ سا یہِ تِکیازِ ٹریکَس پٮ۪ٹھ چھُس بہٕ امہِ موٗجوٗب گژھان کہِ اکھ پٔرسٕنَل لایفہِ خٲطرٕ تہِ چھِ واریاہ زیادٕ بینِفِشَل تہٕ پروفیشنَل لایفہِ خٲطرٕ تہِ چھِ واریاہ زیادٕ بینِفِشَل کیٚنٛہہ تِکیازِ اَمہِ سۭتۍ چھُ دٮ۪ماغ گژھان فرٛیش واریاہ زیادٕ تہٕ یہِ ہسا یہِ اِنسانَس چھُ مینٹَل سٹریس واریاہ زیادٕ دوٗر ژَلان تہٕ فِزِکٔلی تہِ چھِ اِنسان اَمہِ سۭتۍ واریاہ زیادٕ فِٹ روزان تہٕ یی چھُ میون پروفیشنَل لایف پٔرسٕنَل لایفہِ ہُنٛد ٹریک